بِلکُل اَگرٕ ے میانیو فرنڈو یا فیملی منٛز اَگر کانہہ یَژھان آسہِ ٹرین گژھُن کُنہِ سُپوٹسس منٛز تہٕ تٔمِس چھُ اکھ آرام سان سُہ ہٮ۪کہِ گۄڈٕنیتھ چھِ اَسہِ پَنٕنہِ ییٚتہِ کٔشیٖر منٛز اَسہِ پَنُن اکھ یہِ آن لاین یہِ تروومُت أسۍ ہٮ۪کو تَتھ پٮ۪ٹھ سٔرٕچ کٔرِتھ جِنابی موحترم کُس کرٕون أسۍ کَنسلٹہٕ یا اِنڈور سِٹیڈیم ہٮ۪کن تِم سرینگر گٔژھِتھ تَتہِ پٮ۪ٹھ چھُ تِمن بازٲبطہٕ لِسٹ آسان لٮ۪کھِتھ کوچن ہُند کہِ کُس کُس سُپوٹ چھُ تہٕ کُس کوچ چھُ تِم ہٮ۪کن تَتین آرام سان تِہُند نَمبر حٲصِل کٔرِتھ تِم ہٮ۪کن تِمن سۭتۍ اَصٕل پٲٹھۍ تِم ہٮ۪کن تِمن سۭتۍ کٔرِتھ تِمن تَتہِ چھِ آسان نَمبر تہِ ایویلیبٕل تہٕ تِہندۍ ایڈرس تہِ چھِ آسان ایویلیبٕل تہٕ ٹرینِگ فیسَلٹی چھِ تِم دِوان بَس گورمینٹن چھُ تھومُت مطلب اَگر اِنڈور سِٹیڈِیمَس تہِ تِمن ٹرینِگ آسہِ نِنۍ یا کٲنسہِ کوچن چھُ آسان زٔمیٖن رینٹس پٮ۪ٹھ اہن روٚٹمُت تِم چھِ تَتہِ نیسن تِم سُپوٹٕس اٮ۪کٹیوٹی کرناوان تہٕ تَمہِ یِمو چھُ آسان بازٲبطہٕ اَصٕل پٲٹھۍ روٚٹمُت رینٹس پٮ۪ٹھ لیٖزَس پٮ۪ٹھ آسان زٔمیٖن روٚٹمُت اَگرٕے کِرکَٹ خٲطرٕ اَلگ باقٕے سُپوٹسن خٲطرٕ الگ یِم زن یِم زِ کِک بوکسنگ گیمہٕ چھِ کیرم یِم بیٹمِنٹن یِمن چھِ اَکثر اِنڈورٕے گِندناوان تہٕ یِم یِم بَجہِ فُٹ بال چھِ کِرکَٹ چھِ یِمن چھُ پیوان یِمن رینٹ اور رِلیٖزس پٮ۪ٹھ رَٹُن زٔمیٖن تہٕ یِمن چھُ پیوان یِم اَوُٹ ڈور گِندنہِ